وعلیکُم سَلام اسلامُ علیکُم اہَن حظ ٹھیٖک تُہۍ چھِو ٹھیٖک تُہۍ چھِو حظ دُکانَس پٮ۪ٹھٕے أسۍ حظ چھِ کِھرمہٕ پٮ۪ٹھ اَسہِ حظ ٲس یہِ ڈَن مَیٚکَا حظ ضوٚرَتھ اَسہِ حظ ٲس گَرِ یہِ بۄکسِنٛگ وۄکسِنٛگ کَرٕنۍ کِچنَس ٲس کَرٕنۍ بۄکسِنٛگ اَسہِ چھِ بۄکسِنٛگ کَرٕنۍ بیٚیہِ چھِ یِم واڈروٗب لاگٕنۍ اَمے خٲطرٕ اوس اَسہِ میٹیٖریَل ضوٚرَتھ اَتہِ کیٛاہ کیٛاہ چھُ آز ایویلیبٕل آ پینِلنٛگ چھِ کَرٕنۍ واڈروٗب چھِ لاگٕنۍ بۄکسِنٛگ چھِ کَرٕنۍ اَز کیٛاہ ٹٕرَیٚنڈ چھُ اَہَن حظ

آ آز کیٛاہ چھُ زیادٕ آز کیٛاہ چھُ زیادٕ کیٛاہ چھُ چلان آز چھِ یہِ ڈَن میکا چَلَان چھُنہٕ آز چھِ یہِ وال پیپَر چَلان زیادٕ آ پَتہٕ چھُنا یہِ ڈَن میکا چھُ آلریڈی چھُ یہِ ڈَن میکا کَران وارِہَن وٕچھ مےٚ یہِ بۄکسِنٛگ وۄکسِنٛگ کٔرِتھ آڈرُک لٲگِتھ یہِ چھُ کَران باہ پَتہٕ پھوٚکھ کَران اہن حظ مےٚ ؤنیو نہ مےٚ دوٚپ بہٕ کَرٕ تۄہہِ کال بہٕ وٕچھِ یہِ آز مہ چھُ کیٚنٛہہ نوٚو آمُت اچھا گوٚو ٹھیٖک تۄہہِ کَتہِ نس چھو دُکان دُکان کَتہِ حظ چھُو اچھا ٹھیٖک تیٚلہِ حظ یِمو أسۍ تیٚلہِ دِمو أسۍ نظر أسۍ حظ نِمو تیٚلہِ چیٖز آسہِ اَسہِ نِنۍ بۄکسِنٛگ خٲطرٕ بیٚیہِ واڈروٗب خٲطرٕ اچھا تُہۍ چھِو پانے بۄکسِنٛگ وۄکسِنٛگ کَران تِیا اچھا ٹھیٖک پِیَنلِنگ وِیَنٛلِنٛگ چلو گوٚو ٹھیٖک تیٚلہِ

لاک واک چھوا اَتہِ ایویلیبٕل یِم یِمَن روٗم یِمَن واڈروٗبَن چھِ لگان پَٹٮ۪ن لاک تھپہٕ وَپہٕ بیٚیہِ حظ چھُ یہِ چھُ شُتی نِنۍ اسہِ اۭں تُلِو حظ تیٚلہِ اَسلام علیکُم